سٲنِس یَتھ بَنڈپوٗرِس منٛز یُس مطلب کہِ ہٮ۪لٕتھ کِیَر سِسٹَم چھُ گۄڈٕٮ۪تھٕے چھِ أسۍ پَنٛنِس یَتھ بَنڈپوٗرِس منٛز اَصل بوٚڈ بار ڈِسٹِرٛک ہاسپِٹَل بانڈی پورہ یُس ریٖسٮ۪نٛٹلی نوٚو آو بَناونہٕ یُس زَن کہِ گۄڈٕ اوس بانڈی پورہ وۄنۍ چھِ سُہ آز نُسوٗ بانڈی پوراہَس منٛز مَطلَب کہِ تَتہِ چھِ واریاہ فٮ۪سَلٹی آز اٮ۪وٮ۪لیبٕل لایِک تَتہِ چھِ میجَر سٔرجٕری گَژھان برٛونٛہہ اوس نہٕ مَطلَب کہِ سٲنِس بَنڈپوٗرۍ ڈِسٹِرٛکَس مَنٛز میجَر سٔرجٕری گَژھان اَمہِ خٲطرٕ ٲسۍ تِم سرینگر اٮ۪ل ڈی رٮ۪فَر کَران آز چھِ سٲنِس ڈِسٹِرٛک بانڈی پورہ ڈِسٹِرٛک ہاسپِٹَل بانڈی پوراہَس مَنٛز سٔرجٕری یِوان کَرنہٕ مَطلَب کہِ ڈِلؤری ہٕنٛز سٔرجٕری باقٕے آی سٔرجٕری باقٕے یہِ گال بٕلیٲڈَر رِموٗ یِوان کَرنہٕ ییٚتہِ چھِ واریاہ فٮ۪سَلٹی اٮ۪وٮ۪لیبٕل سٲنِس ڈِسٹِرٛک ہاسپِٹَلَس منٛز اَمہِ وَرٲے چھِ ہَر أکِس گامَس منٛز ہَر أکِس وِلیجَس منٛز میٚڈِکَل شاپٕس یا مطلب کہِ گورمٮ۪نٛٹ تھرٛوٗ ڈِسپٮ۪نسٔری اٮ۪وٮ۪لیبٕل چھِ ییٚتہِ زَن کہِ مطلب کہِ ہر أکِس پیشَنٹَس فٕسٹ فٔسٹ ایڈ چھِ یِوان دِنہٕ لایِک کٲنٛسہِ اگر لَگہِ تَتہِ چھِس مَطلَب بٮ۪نڈِڈ وٮ۪نڈِڈ کَران تَمہِ پَتہٕ چھِ سُہ ڈِسٹِرٛک ہاسپِٹَل بانڈی پوراہَس تام واتان یا مِثال یِم پرٛٮ۪گنِٹ لیڈیٖز چھِ آسان یِم چھُ وِلیج نٕے اَنٛدَر نایِن مَنتھٕس تام چٮ۪ک اَپ پَنٛنٮ۪ن ڈِسپٮ۪نسٔریَن پٮ۪ٹھ کَران اَمہِ پَتہٕ چھِ تِم مطلب ایٹٕے مَنتھٕس یا نایِن مَنتھ یُتھُے چھُ سِٹاٹ گژھان تَمہِ پَتہٕ چھِ یِم ڈِسٹِرٛک ہاسپِٹَل چٮ۪ک اَپ خٲطرٕ گژھان سٲنِس یَتھ بانڈی پورہ کِس ڈِسٹِرٛک ہاسپِٹَلَس منٛز واریاہ فٮ۪سَلٹی اٮ۪وٮ۪لیبٕل ییٚتہِ چھِ اٮ۪مبُلٮ۪نسٕز اٮ۪وٮ۪لیبٕل آسان ٹۄنٹی فور اَوٲرٕس اَصٕل اَصٕل ڈاکٹر اٮ۪وٮ۪لیبٕل آسان الگ الگ ڈاکٹر لایِک گاینوکالَجِسٹ چھُ الگ آسان زَنٮ۪ن ہِنٛدۍ خٲطرٕ کاڈیالجِسٹ چھِ ہاٹ خٲطرٕ الگ آسان آی ڈاکٹر چھُ الگ آسان ای اٮ۪ن ٹی چھُ الگ آسان ہر کانٛہہ ڈاکٹر چھُ الگ الگ تہٕ ییٚتہِ چھِ ہر کانٛہہ فٮ۪سلٹی اٮ۪وٮ۪لیبٕل پیٖڈیاٹِرٛشَن چھُ بَچن ہٕنٛدۍ خٲطرٕ الگ تہٕ سُہ مِثال بہٕ چھُس أکِس گٲم بانٛڈی پورہ کِس أکِس گامَس منٛز روزان وَٹَہ پورہ سٲنِس یَتھ وَٹہٕ پوٗرِس منٛز چھِ ایٹ لیٖسٹ ژور پانٛژھ کَمپوڈَر میٚڈِکَل شاپ لایِک بَٹھ میٚڈِکیٹ چھِ حاجی میٚڈِکیٹ چھُ ییٚتہِ چھِ مطلب کہِ أسۍ آرام سان پٲٹھۍ ہٮ۪کان میٚڈِسَن أنِتھ کُنہِ ساتہٕ چھِ مطلب کانٛہہ بٮ۪مار آسان اِنسان ہٮ۪کہِ نہٕ ڈِسٹِرٛک ہاسپِٹل وٲتِتھ کیٚنٛہہ أسۍ چھِ یہِ یِمنٕے کَمپوڈرَن نِش مطلب کہِ سُہ فٔسٹ ایڈ ہٮ۪کان کٔرِتھ پَنُن جان بَچاوان آرام سان پٲٹھۍ